مےٚ چھِ باسان کہِ نِوٕز وٲلۍ چھِ ہاوان تِمَے نِوٕز یِمَن پٮ۪ٹھ کیٚنٛہہ اِشوٗز چھِ آسان گوٚمُت تہٕ تِم چھِ تِم شو کَران لیکِن مےٚ چھِ یِتہِ باسان یُس حقیٖقت تور چھِ آسان تِم چھِنہٕ تِم ہاوان کِہیٖنۍ مطلب ییٚتہِ تھَس نہ مطلب نا انصٲفی چھِ گَژھان تِم چھِنہٕ تِم چیٖز ہاوان کِہیٖنۍ لیکِن ییٚتہِ تھَس کیٚنٛہہ چھِ ٹھیٖک گژھان تِم چھِ تِم ہاوان ییٚتہِ تھَس غلط چھِ گژھان تَتہِ تھَس چھِنہٕ تِم ہاوان کِہیٖنۍ نہ چھِ تِم زیادٕ تَتھ اہمیت تہِ دِوان